بارہمولہ ڈِسٹرٛکَس منٛز چھِ یِم فٮ۪سٹِوَلٕز اِوٮ۪نٹٕز چھِ گژھان سٮ۪لِبرٛیٹ مطلب ہولی چھِ تٕم تَتہِ آسان بیساکی چھِ آسان نِو یِیَر ڈے چھِ آسان ٹیٖچٲرٕز ڈے چھِ آسان چِلرَنٕز ڈے چھِ آسان تہٕ بیٚیہِ کیٛاہ چھِ واریاہ یِم مطلب یِم تہِ اَصٕل اَصٕل اِوٮ۪نٛٹٕس چھِ آسان تٕم چھِ تَتہِ کَران آرگٕنایِز تہٕ عیٖد سٮ۪لِبرٛیشَن تہِ چھِ تَتہِ آسان تہٕ یِم چھِ مطلب واریاہ اَکھ واریاہ یِم چھِ تَتہِ اِوٮ۪نٛٹٕس کَران یِم چھِ ہٮ۪لٕپ کَران واریاہ مطلب سٕٹوٗڈٮ۪نٛٹس کہِ تٔمِس مِلہِ یہِ اٮ۪کٕسپوجَر مطلب سُہ چھُ گژھان بولڈٕ سُہ چھُ وۄتھان سِٹیجَس پٮ۪ٹھ ییٚمۍ سۭتۍ تٔمِس سورُے فرٛٹھ چھِ أنٛدٕرۍ نیران سُہ چھِ گژھان بولڈٕ تہٕ بیٚیہِ چھِ واریاہ کیٚنٛہہ ہیٚچھان سِکِلٕز چھِ اَمہِ سۭتۍ ڈٮ۪ولَپ گژھان تہٕ یِم چھِ سُے ڈے چھِ گژھان سٮ۪لِبرٛیٹ مطلب ٹیٖچٲرٕز ڈے چھِ گژھان آن فِفتہٕ سٮ۪پٹمبَر عیدالضحیٰ سیٚلبرٛیشَن چھِ گژھان برٛونٛہَے مطلب اَگر آسَن فار اٮ۪کزامپٕل کُنہِ ڈیٹَس پٮ۪ٹھ سُہ چھِ گژھان تَمہِ نِش زٕ دۄہ برٛونٛہہ تہٕ پَتہٕ چھِ مطلب ہیٚچھناوان کیٛاہ پَزِ اَسہِ کَرُن کیٛاہ پَزِ نہٕ کِہیٖنۍ تہِ نہٕ مطلب رِپَبلِک ڈے چھِ آسان سُہ تہِ چھِ گَژھان آن فِفٹیٖنتھٕ یا ٹُوینٛٹی سِکِستھٕ جَنؤری اِنڈِپٮ۪نڈٮ۪نٕس ڈے چھِ فِفٹیٖن اَگسٹ گژھان تہٕ اَسہِ چھِ واریاہ مَزٕ یِوان تَتہِ مطلب سٮ۪لبرٛیشَن یہِ چھِ اِنسان واریاہ کَران بیٚیہِ چھِ تِم دِوان میٖل تہِ مطلب چاے تہِ چھِ دِوان بیٚیہِ چھِ دِوان بِریانی چھِ دِوان جوٗس چھِ دِوان